وعلیکُم سَلام ورحمتہُ اللہ وبرکاتہ

کُس ہیٛوٗ سیٖمَٹھ

سیٖمٹس چھِ واریاہ قٕسٕم اَکھ گوٚو اَمبوٗجا سیٖمنٹ بیٛاکھ چھِ بیٛاکھ چھُ یِوان ٹی سی آئی امبوٗجا مےٚ چھِ باسان سِلیبس خٲطرٕ روزیو تۄہہِ اَمبوٗجاے اَصٕل اَہَن حظ خیبَر تہِ چھِ یِوان سُہ تہِ چھُ خیبَر چھُ گژھان باہ شیٚتھ رۄپیہِ بیگ تُہۍ ؤنِو تہٕ وَن حظ

تۄہہِ کُس ہیٛوٗ چھُ نِیُن تُہۍ ؤنِو مےٚ کوٗتاہ کیٛاہ چھُ نیُن تہٕ نہَ پَتہٕ گژھِ ڈِسکاوُنٛٹ تہِ

تُہۍ یِیِو صُبحٲے دُکانَس پٮ۪ٹھ تہٕ تُہۍ وُچھِو پانَے تَتی کَرو پَتہٕ کَتھ وَتھ وۅنۍ تۄہہِ گژھٮ۪و تۄہہِ چھُ نِنۍ واریاہ تہٕ تۄہہِ گژھِو ٲٹھ شَتھ رۄپیہِ تانۍ اَہَن حظ ایٚویلیبُل چھُ تہٕ نہَ حظ اگر کَم پیٚیہِ تہٕ سُہ ہیٚکو منٛگنٲوِتھ تتھ چھِنہٕ کِہیٖنۍ سُہ چھِ اَسہِ

تُہۍ یِیِو صُبحٲے شاپَس پٮ۪ٹھ تہٕ تۄہہِ چھُو پَتہٕ شاپُک ایٚڈرَس تُہۍ یِیِو صُبحٲے تہٕ تُہۍ دِیِو نظر اَتہِ پانے اَہَن حظ اَہَن حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ یہِ چھُ بیٚسٹہٕ حظ خیبَر گوٚو بیٚسٹہٕ یہِ چھِ تھَماوان شیٖن ویٖن تہٕ آ آ یہِ چھُ چَلان یہِ گوٚو واریاہ اَصٕل اَہَن حظ اَہَن حظ ؤلِو تُہۍ یِیِو صبحٲے شاپس پٮ۪ٹھ تَتی کَرو کَتھ نہَ حظ تۄہہِ ؤنِو اَکی فِکٕس ریٹ تہٕ بَس یِہےَ روزوٕ نہَ تُہۍ یِیِو وۅنۍ صُبحٲے أسۍ کَرو تَتی شاپَس پٮ۪ٹھ وۅنۍ کَتھ اَہَن حظ چلو اللہ حافظ